آ بہٕ چھَس فوٹوگرٛیفری کَران مگر بہٕ چھَس نہٕ سُہ سوشَل میٖڈیاہَس پٮ۪ٹھ تیوٗت ترٛاوان کیٚنٛہہ کیٛازکہِ مےٚ چھُنہٕ پَسَنٛد سوشَل میٖڈیاہَس منٛز پَنٕنۍ پٔرسٕنَل لایف ڈِسکَس کَرٕنۍ بہٕ چھَس آ وَٹسیپ پٮ۪ٹھ چھَس بہٕ کُنہِ ساتہٕ کیٚنٛہہ فوٹو شِیَر وَٹسیپ سٕٹیٹَس کھالان تاکہِ تَتہِ چھِ آسان پَنٕنۍ فرٛٮ۪نٛڈٕز تِمَن سۭتۍ چھَس بہٕ کَران یِم شِیَر فوٹوز یا سٕٹیٹَس چھَس تھاوان باقٕے چھَس نہٕ بہٕ یہِ کَران کیٚنٛہہ کیٛازِکہِ مےٚ چھُ پانَس واریاہ پَسَنٛد فوٹوگرٛیفری کَرٕنۍ بہٕ چھَس فوٹوگرٛیفری کَران مگر نیچرَس نیچرَس سۭتۍ زیادٕ فوٹوگرٛافی کَران کَران واریاہ چھِ مےٚ پَسَنٛد فوٹوگرٛیفری کَرٕنۍ مَگَر نیچَر نیچَر چھُ مےٚ بَڑٕ پَسَنٛد کیٛازِ